ہیلو اَسلامُ علیکُم میٖشو پؠٹھ چھِو حظ مےٚ حظ کَریو آرڈَر اَکھ آرڈَر کوٚر مےٚ مگر تُہُنٛد ڈیلِؤری باے نَسا چھُ فون تُلان کینٛہہ پَتہٕ حظ تُل تٔمۍ فون تٔمِس ہَسا کٔر مےٚ سۭتۍ اۭں تیز کَلام کٔرۍ تٔمۍ مےٚ سۭتۍ لیکَن پؠٹھ تہِ حظ ووت سُہ بہٕ ہَسا چھُس وۄنۍ میٖشو والٮ۪ن کَران أپیٖل میون یہِ ڈیلِور باے یُس تۄہہِ تھوٚمُت چھُو أمِس ہَسا چھُس بہٕ وَسن کٕلیم اکھ کَرٕنۍ أمِس ہَسا چھُ ناو شاہد منظوٗر بہٕ ہَسا چھُ أمِس سۭتۍ کَمپٕلینٹ وَسَن کَرٕنۍ أمۍ حظ کٔر مےٚ سۭتۍ رانٛگ بِہیوَر یوٗز لیٚکھٕ تہِ ہَسا کڑؠن نَسا ترٛووُن آرڈَر نَسا ترٛووُن کینٛہہ